وعلیکُم اسلام اہن حظ تُہۍ چھُو حظ ٹھیٖک آز حظ ترٛوو مےٚ صُبحے شیٚہِ بَجہٕ تۄہہِ اخبار تۄہہِ چھُو بیٚیہِ کانہہ یہِ چیز ضروٗرت صُبحے اہن حظ اَسے چھِ یِم ایٚولیبٕل أسۍ ہیٚکو اُم تہِ ترٛٲوِتھ تُہۍ ؤنِو مےٚ تۄہہِ چھُو پَرُن تۅہہِ تہٕ تۄہہِ کَتھ بارس مںٛز چھُو پَرُن ٹھیٖک حظ چھُ اَسہِ چھُ یوٗ پی ایس سی ایس رِلیٚٹِڈ اکھ ویٖکلی میگزیٖن یِوان بہٕ ہیٚکہو تۄہہِ سُہ تہِ ترٛٲوِتھ تہٕ بیٚیہِ چھِ اَسہِ مَنتھلی میگزیٖن اکھ پیٚوان یوٗ پی ایس سی ایس رِلیٚٹِڈ سُہ تہِ چھِ اَسہِ یِوان بییٛہِ چھِ اَسہِ جی کے ایس رِلیٚٹِڈ اکھ ویٖکلی میگزیٖن یِوان ییٚمہِ سۭتۍ تۄہہِ پانس نالیج ہیٚکِو بَڑٲوِتھ یوٗ پی ایس سی ایس منٛز چھُ یِمے قۄسچن یِوان تِم تِم میگزیٖن تہِ چھےٚ اَسہِ یِوان بییٛہِ چھِ اَسہِ یِوان اِکنامِک میگزیٖنز تہِ ویٖکلی تِم تہِ ہیٚکہو بہٕ تۄہہِ صُبحے ترٛٲوِتھ تِم ٹھیٖک وۅنۍ یِم میگزیٖن مےٚ تۄہہِ ووٚنمو تِم ترٛٲومو بہٕ تۄہہِ

بیٚیہِ حظ چھِ بییٛہِ حظ چھِ سٲنۍ یُس ییٚمہِ پیٹھ أسۍ یہِ چھِ انان میگزیٖن ویگزیٖن اَسہِ چھِ یِوان اتھ سُپیٚشل میگزیٖن اکھ پَرن والٮ۪ن خٲطرے اکھ چھِ أسۍ یِوان اکھ چھِ اَسہِ یِوان یوٗ پی ایس سی میگزیٖن یُس سُپیٚشل چھِ تتھ منٛز چھِ یوٗ پی ایس سی ایس منٛز ہَر کُنہِ یِم تہِ سَبجکٹ چھِ یِمن ہٕنٛدِ بارس منٛز تہِ پَرُن چھُ پٮیٚوان تِم چھِ تَتھ منٛز آسان فیس چھُو ویٖکلی میگزیٖن تہٕ بییٛہِ مَنتھلی تہِ تُہۍ ؤنِو تۄہہِ چھِو مَنتھلی ضروٗرت کِنہٕ ویٖکلی ٹھیٖک چھُ یِم تِم چھِ تِمن یِنۍ ایٚکسٹرٛا پۅنٛسہٕ لَگن یِمن تۄہہِ چھِ تھوڑا زیادٕ پۅنٛسہٕ دِنۍ یِمن تُہۍ چھِو ٹھیٖکھ حظ چھُ اگر نہٕ وَٹس ایٚپ نمبرس کیٚنٛہہ بہٕ چھُس صُبحے تۄہہِ میگزیٖن ترٛاوانٕے تِمنٕے سۭتۍ دِمو بہٕ تۄہہِ بِل تہِ تِمن ہٕنٛز ٹھیٖک حظ چھُ ٹھیٖک حظ